اگر أسۍ کتھ کرو باقین پُلینِٹن ہٕنٛز زمیٖنہِ ورٲے تِمن پٮ۪ٹھ نَسا چھِنہٕ لایِف تِمن پٮ۪ٹھ چھِنہٕ زِنٛدگی گُذارٕنۍ آسان کیٚنٛہہ تِکیٛازِ نہٕ چھ تَتہِ ہوا نہٕ چھ تَتہِ آب نہَ چھ تَتہِ ایٚٹماسفیر نہٕ چھِ تَتہِ سُہ ماحول یتھ منٛز أسۍ پنٕنۍ زِنٛدگی ہٮ۪کو گُذأرِتھ اَتھ منٛز چھِ وارا کیٚنٛہہ عألِم تِم

پُلینِٹن پٮ۪ٹھ نَسا چھَنہٕ زمیٖن نہَ چھ تَتہِ ہوا نہٕ چھ تَتہِ آب اسی لیے نہَ سا چھ تَتہِ زِنٛدگی ہٮ۪کو نہٕ أسۍ تتیہِ گُذٲرٕ کٔرِتھ کیٚنٛہہ